وَعلیکُم السَلام ٹھیٖک چھُ جناب اصٕل پٲٹھۍ صحت چھا حظ ٹھیٖک شُکُر اَلحمدُ لِلہ ؤنِو جناب کٔرِو حُکم بہٕ چھُس بشیر احمد حظ کیٚنٛہہ چھُنہٕ بلکُل بَنہِ بَنہِ تُہۍ چھُو حظ آ بلکُل تُہۍ چھُو طارق صٲب تۄہہِ آسوٕ مےٚ ییٚمہِ برٛۄنٛہہ تہِ دِژمٕژ حظ لٔکٕر حمامس خٲطرٕ حظ سَہ دَراے حظ ٹھیٖک

اہن حظ آچھا آچھا یہِ چھِ سۄ حظ پیٚیی ژےٚ جیٚنوَن ریٹس یہِ بہٕ بیٚکِس آسہٕ دِوان تٔمۍ نِش دمو بہٕ تۄہہِ نَرم کیازِ تُہۍ چھُو مےٚ پنٕنۍ کسٹمر حظ تُہۍ چھُو مےٚ خٲص کَر پنٕنۍ کسٹمر تُہۍ چھُو نہٕ بیٚکِس جایہِ کُنہٕ جایہِ اورٕ یور گَژھان تٔمۍ موٗجوٗب تۄہہِ کَران لیٚس کیازِ کہِ مےٚ چھِ پاے پنُن کسٹمر چھُو تُہۍ تُہۍ چھُو سیۄدٕے یِوان بشیر احمدس نِش اِس لیے چھُسو نہٕ بہٕ تۄہہِ اورٕ یور دِوان گَژھنہٕ کِہیٖنۍ کیازِ کہِ بہٕ چھُسو تۄہہِ جناب وُنہِ یہِ کٕژاہ یہِ کیاہ اَتھ کیاہ چھُ سایز تھاوُن لٔکرِ حظ یہِ چھُنہِ تۄہہ حمامس لاگٕنی یہِ ما چھِ زیٹھٕے تھاوٕنۍ ہوٚچھ چھا حظ تھاوٕنۍ یَس کرٲنٛک ہِش آسہِ کِنہٕ تھوڑا اگر سٕرٛہُل آسہِ سۄتہِ چَلہِ اچھا نَہ حظ بہٕ چھُس دَپان پوٚتُس مَہ آ کیٚنٛہہ تَتھ کَرو نَہ بہٕ ہیٚمہِ نِش کَرو یُس تۄہہِ ہوٚچھ چھُ یَتھ تۄہہِ تھوڑا یہِ سٕرٛہُل پنُن کسٹمر یُس یہِ أدٕر چھِ یہِ ہایہِ وَزن حظ یہِ کھژِ کمٕے زیادٕ اِس لیے کَرے بہٕ ژےٚ اَتھ ہیٚمہِ نِش زیادٕ وارِیاہ ریٹ کَم حظ کیٚنٛہہ چھُنہٕ پَرواے کٔژ حظ کۄنٛٹل چھُو تھاوٕنۍ ہوم ڈیٚلوری تھٲمٕژ مےٚ چھِ ییٚتی تھُومُت پنُن آٹو تہٕ ٹا ٹا موبایل حظ یُس یہِ خٔریدار وۄنۍ یُس مےٚ لٔکٕر چھُنَہ نِوان اگر سُہ ویٚژھہِ تٔمِس حظ کٔر مےٚ کٲم حظ تہٕ وَنہِ تھُوٚو مےٚ ٹا ٹا موبایِل آٹو تہِ ییٚمہِ وِزِ تۄہہِ انشاء اللہ ضروٗرت آسہِ تۄہہِ ؤسِو تہٕ آ یِیُو تہٕ پوٚتُس کَرو ییٚتی چھِ مےٚ نَفر زٕ تہِ تھٲمِتۍ اَتھ خٲطر الگ حظ تۄہہِ پیٚیو تِمن کیٚنٛہہ پۄنٛسہٕ دِنۍ پانس نہٕ عذاب کِہیٖنۍ حظ تہٕ تہِ اِنشاء اللہ وۄنۍ تٔرٲیتَو تُہۍ سَے تٔرٲیزیٚو تُہۍ ییٚتھ نمبرس حظ تٔرٲیزِیٚو تُہۍ سَے بشیر احمد تہٕ مےٚ روزِ یِتھ پٲٹھۍ یاد تہٕ بیٚیہِ ؤنزَیٚو مےٚ کیٚمہِ ڈیٹہٕ چھِ یہِ تھاوٕنۍ حظ بیٚیہِ ؤنزیٚو کۄس لٔکٕر کیٚمِچ کِکرو چَھا حظ کِنہٕ زِنِو کِنہٕ کِنٛگہٕ لٔکٕر کۄس لٔکٕر چھُو تۄہہِ ضروٗرت حظ حظ کَمیُک زیٚون چھو تۄہہِ زیٚون آ کِکرو چھُ گَژھان اصٕل سُہ چھُ وٕشنیر دِوان ونٛدس آ ییٚلہِ ونٛدٕس چھِ ٲخٕر آسان ٹیٚمپیچر ڈَوُن آ سَہ لَگیو تۄہہِ اصٕل کیازِ کِکرٕ کِکرس یِیُو وٕشنیر اصٕل حظ اہن حظ آ کیٚنٛہہ چھُنہٕ پَرواے یہِ وۄنۍ چھُو تۄہہِ کِکرٕے یوٗت ژور کۄنٛٹل تھاوٕنۍ کِنہٕ وِرِ وِرِ زیٚون تہِ کیٚنٛہہ اچھا ٹوٹل ژور اگر وۄنۍ پانٛژھ تہِ گَژھن تہِ نِہ نِبہ حظ کیٚنٛہہ چھُنہٕ بہٕ کَر کوٗشش ژورے تھاونس تہٕ وۄنۍ اگر وۄنۍ پانٛژ تہِ گوٚو تہٕ